وعلیکم اسلام آ بہٕ چھس ماحور جان تُہۍ کَم چھو ؤنِو پروینا خٲری اوسا آ بلکُل تۄہے چھُوصحیح مولوٗم کوٚرمُت ؤنِو اواہ کیٚنٛہہ چھنہٕ پرواے بہٕ یِمہٕ بہٕ دِمہٕ نطر اَتھ اَتھ لَگہِ نہٕ زیادٕ پوش لَگنس کُلۍ لَگن اَتھ یِم اَمچ رونق بڑاون آ بہٕ کَربہٕ یِمہٕ بہٕ دِمہٕ اَتھ نطر تہٕ بہٕ ونہٕ تۄہہِ کیاہ کیاہ لَگہِ تہٕ بہٕ کَرٕ سُہ پانے تہٕ باقٕے چھُ کَرٕ بہٕ تۄہہِ سۭتۍ اَمیُک حساب بلکُل بلکُل تُہۍ مہٕ ہیٚیوتیٖژ سُہ ٹٮ۪نشن کِہیٖںۍ بہٕ کَرٕ سورُے آ بلکُل مےٚ وٕنیُکھ تام تُہۍ چھو وٕچھتھ مےٚ چھِ وٕنیُکھ تام یِم تہِ کامہِ کَرِمَژٕ تِم چھِ شُکُر خُدایس کُن اصلٕے گٔمژٕ چلو چلو کیٚنٛہہ چھُنہٕ پرواے اسلامُ علیکم